اَسَلامُ علیکُم تُہۍ چھُو عارِف کُلوتھ ہاوُس پامپور پٮ۪ٹھ بہٕ چھَس تُہٕنٛز کسٹمر اکھ کَتھ کَران مےٚ چھُ سٮ۪ٹھاہ دُکھ گَژھان کہِ یِم چیٖز مےٚ تۄہہِ نِش ہیٚتۍ تِمن منٛز چھِ وارِیاہ مختلف قٕسمٕکۍ قۭمت دٔستِیاب مارکٮ۪ٹس منٛز بازرس منٛز یُس زن چیٖز تۄہہِ مےٚ پانٛژھ ساس رۄپیہِ دیُتوٕ سُہ چھِ ٹوٹل زٕ یا ڈاے ساس رۄپیہِ مِلان مےٚ مارکٮ۪ٹس منٛز تہٕ بیٚیہِ یۄس زن کالٹی تُہٕنٛدِ پرٛوڈکٹٕچ چھِ سۄ تہِ چھَنہٕ صحیح کِہیٖنۍ مےٚ ؤنۍتو تُہی تۄہہِ چھُو یِہوٚے چیٖز کسٹمرن سۭتۍ کَران تُہۍ چھُو یِہوٚے غلط کَران کسٹمرن سۭتۍ کہِ یُس تُہۍ چیٖز اَتٮ۪ن ہاوان چھُو تُہۍ چھُو نہٕ برابر تہِ آسان کِہیٖنۍ بہٕ آیایس سٮ۪ٹھاہ اُمید سان تُہنٛدِس دُکانس پٮ۪ٹھ لیکِن مےٚ گوٚو دِل وارِیاہ زیادٕ افسُردٕ کہِ تۄہہِ چھِسو بہٕ بٮ۪کلٲمٕژ آز خٔریٖدار ایز اےٚ کسٹمر چھَسوتۄہہِ بہٕ بٮ۪کلٲمٕژ تہٕ مےٚ گوٚو دل سٮ۪ٹھاہ رنٛج یہِ وٕچھِتھ کہِ یۄس زن قیٖمت یَس یَتھ قۭمتَس پٮ۪ٹھ تۄہہِ مےٚ کانٛہہ چیٖز دستِیاب تھوٚوٕ سُہ مِلیو مےٚ بازرس منٛز تَمہِ نٮ۪صبی قۭمتس بہٕ چھَس یہِ مٲنِتھ کہِ تُہۍ چھُو کار کرنہِ درٛامٕتۍ پونٛسہٕ زینٛنہِ درٛامٕتۍ مگر پتہٕ تہِ چھُ آسان اکھ طٔریٖقہٕ زینٛنُک طٔریٖقہٕ آسان کار کرنُک مےٚ اوس نہٕ یوٗتاہ باسان کہِ تۄہہِ کٔرِو اَتھ حدس تام کہِ تُہۍ کٕنِو بلکُل اکھ چیٖز تَمہِ دۄگنہٕ قیٖمتہٕ یُس زن باقٕے بازرس منٛز تَمیُک قیٖمت چھُ آسان أسۍ کَرو کتھ گۄڈنتھٕے یُس شال تۄہہِ نِش ہیوٚت یُس زن تۄہہِ مےٚ دَہ سا رۄپیہِ دیُتوٕ سُہ چھُ سیم سُے شال بلکُل سُے شال چھِ ایولیبٕل دٔستِیاب بازرس منٛز تَمہِ نٮ۪صب قۭمتس یعنی کہِ ساڑ پانٛژھ ساس رۄپین ییٚلہِ زن کالٹی چھِ سیم دۄشوَے چھِ کٔشیٖرِ منٛز بنیمٕتۍ دۄشوَے چھِ قلمکاری شال دۄشؤنی چھِ ہیُوٕے رنٛگ دۄشؤنی ہیُوٕے کپرٕ دۄشؤنی چھِ ہِوِشی کمپٔنی تہٕ یہِ چیٖز چھُ مےٚ سٮ۪ٹھاہ دُکھ واتناوان بیٚیہِ یِم پھٮ۪رن تۄہہِ مےٚ ٲٹھ ساس رۄپیہِ دٔستِیاب تھٲیوٕ تِم پے مےٚ بلکُل ترٛیٚنۍ ساسن رۄپین بازرس منٛز بدلٮ۪ن مختلف دُکانن پٮ۪ٹھ یِمو چیٖزو کٔرٕس بہٕ سٮ۪ٹھاہ مُتاثر یِمو چیٖزو کوٚر مےٚ سٮ۪ٹھاہ دِل پریشان کہِ تُہٕنٛدِس دُکانس پٮ۪ٹھ آیس بہٕ تھٮ۪کِتھ لیکِن تُہُنٛد دُکانن دیُت نہٕ مےٚ اورٕ سُہ واپس سُہ عزتھ یُس زن خٔریٖدارس گَژھِ مِلُن تہٕ یِم یِم وجوٗہات چھِ پگاہ وَنان کہِ میون فیٖڈ بیک آسہِ نہٕ تُہٕنٛدِس دُکانس متعلق اصٕل کِہیٖنۍ میٛٲنۍ گُزٲرِس چھِ کہِ پرٛٮ۪تھ کانٛہہ چھُ زینٛنہِ درٛامُت لیکِن تُہۍ وٕچھُو صحیح حد تۄہہِ وٕچھُو ٹھیٖک کیٛاہ روزِ کسٹٕمرس سۭتۍ تٔتھۍ حدس تام کٔرِو تُہۍ پنُن پرٛافِٹ تہِ أچیٖو پنُن مُنافہٕ تہِ زیٖنِو تُہۍ تٔتھۍ حدس تام یَتھ حدس تام ٹھیٖک گَژھِ باقٕے أکِس کسٹمَرس دوکھٕ دیُن تٔمِس اگنس دوٚگنہٕ پونٛسہٕ ہیوٚن یہِ چھِ سٮ۪ٹھاہ غلط سٮ۪ٹھاہ سُہ چیٖز کہِ ییٚمہِ سۭتۍ تۄہہِ پنٕنۍ خٔریٖدار ہٮ۪کنو رٲیِتھ مےٚ چھُ اُمید زِ برٛۄنٛہہ کُن گَژھِ نہٕ تۄہہِ یِژھ کٕہٕنۍ غلطی تہٕ بیٚیہِ دِیِو ژٕ اتھ غلطی ہیٚیِو پوٗرٕ سام شُکریہ